اَکہٕ نَمَتھ ترٛےٚ ہَتھ ژور پانژھ ہَتھ شُراہ اَٹھووُہ شیٚتھ پانژھ اَٹھووُہ شیٚتھ تہٕ پانژھ نو ساس پانژھ ہَتھ تہٕ ارداہ